کھیل ہسا چھُ اکھ ٹیٚنشَن کَم تہٕ مَزٕ وول چیٖز کیازِ کہِ کھیل وِز چھُنہٕ اِنسان کُنہِ تہِ چیٖزس کُن دیان تھاوان تہٕ کھیلَن منٛز ہسا چھُ زیادٕ تَر مَزٕ آسان تہٕ یہِ چھِ اِنسانَس باقٕیو چیٖزو نِش باقٕین چیٖزَن کُن نہٕ دیان دِوان تھاونہٕ کیٚنٛہہ کھیل یِتھُے ہسا اِنسان پَنٕنٮ۪ن دوستن سۭتۍ ہسا چھُ گِندان اَتھ چھُ لُکَن اَلگٕے اَتھ چھُ لُکَن تہٕ بیٚیہِ مےٚ اَلگٕے مَزٕ یِوان تہٕ بیٚیہِ بیٚیہِ ہسا چھُ یہِ وٲقٕے اکھ سُہ کٲم یُس ہسا اِنسانَس یَقیٖنَن فٲیدٕ چھُ دِوان کھیل کھیل ہسا چھِ اَسہِ منٛز آپسی باہمی تہِ بَڑاوان تہٕ یہِ ہسا چھِ لُکَن سۭتۍ سۭتۍ آننُک اکھ اَصٕل طٔریٖقہٕ کھیل ہسا چھُ اِنسانَس خٲطرٕ ضروٗری کیازِ کہِ اَمہِ سۭتۍ ہسا چھُ اِنسان سُنٛد ہیٚلٕتھ ٹھیٖک روزان تہٕ اِنسان ہَسا چھُ ٹینشَن منٛز تہِ نٮ۪بر نیران بہٕ ہسا چھُس جَنرٔلی گِندان کِرکٹ تہٕ باقٕے گیمہٕ پَنٕنٮ۪ن دوستَن سۭتۍ یہِ ہسا چھُ اَسہِ اکھ اۭں ٹایمُک یوٗز کَرُن تہِ ہٮ۪چھناوان لِہاظہ کھیل چھُ اَسہِ خٲطرٕ واریاہ ضروٗری